یوٚتانۍ زَن بجلی ہُنٛد تعلق چھُ بہٕ وَنہٕ زِ أزۍ کِس دورَس منٛز چھُ پرٛیٚتھ کانٛہہ اِنسان دار و مدار اَتھ چیٖزَس پٮ۪ٹھ تہِ ییٚلہِ زَن کٔشیٖرِ ہِنٛز بہٕ کَتھ کَرٕ تہٕ ییٚتہِ زَن ییٚلہِ پاوَر اسہِ یہِ نِنہٕ چھُ یِوان اسہِ چھِ یِوان کَٹوتی کَرنہٕ پاورَس منٛز خاص کَر وَنٛدَس منٛز تہٕ تَمہِ سۭتۍ چھِ أسۍ واریاہَن مُشکِلاتَن ہُنٛد شِکار گَژھان تہِ اسہِ چھِ باقٕے وسٲیِل تہِ یِمو سۭتۍ أسۍ پاوَر چھِ ہیٚکان أسۍ استعمال کٔرِتھ یِتھ کٔنۍ زَن اِنوٲرٹَر چھُ یا ژونٛگ چھُ یا شمع چھُ مگر یُس زَن پاوَر چھُ تَتھ پٮ۪ٹھ چھِ أسۍ ہیٚکان بٔڑۍ بٔڑۍ یِم زَن اسہِ چیٖز چھِ یِم زَن پاورٕکۍ ذٔریعہِ چلان چھِ تہِ تِم چیٖز چھِنہٕ أسۍ ہیٚکان اِنوٲرٹرَس پٮ۪ٹھ چلٲیِتھ تہِ آ اِنوٲرٹَر چھُ اسہِ گھرَن منٛز تہِ مگر بہٕ وَنہٕ زِ پرٛیٚتھ کانٛہہ اِنسان چھُنہٕ ہیٚکان یہِ تِمَن ہُنٛد چھُنہٕ تِمَن چھُنہٕ تیٛوٗتاہ سُہ ٲں پونٛسہٕ زِ تِم کیٛاہ کَرَن اِنوٲرٹر اَنان تِم تہٕ یِم زَن صاحبِ ثروت لوٗکھ چھِ تِمَن نِش چھِ اِنوٲرٹَر تِمَن چھِ تِم چیٖز گھرَن منٛز تہِ